ییٚمہِ ساتہٕ أسۍ ہارٕس رایڈِنٛگ آسو کَران اَسہِ چھِ اَکُے چیٖز گژھِ اَسہِ حٮ۪س تھاوُن کہِ پَتھٕر پٮ۪نَس چھُ اَسہِ خیال تھاوُن اَگر أسۍ پتھٕر پیٚیہِ تہِ اَسہِ ہیٚکہِ واریاہ کَلَس لگِتھ اَسہِ ہیٚکہِ سُپاینَل اِنجٕری گٔژھِتھ تہٕ تَتھ چھِ اَسہِ حٮ۪س تھاوُن باقٕے چھِ ٹھیٖک